یِم گایِڈ لاینٕز چھِ سٲنِس سَپوٹٕس سٮ۪کٹرٛس منٛز دِوان اَسہِ پَنٛنِس ایریاہَس منٛز تِم چھِ یہِ سٕٹاٹ ویر یوٗ آر ناٹ ویر یوٗ تھِنٛک یوٗ شُڈ بی تہٕ دوٚیِم چھِ ڈٮ۪ولَپ اےٚ گرٛوتھ ماینٛڈ سٮ۪ٹ تہٕ بیٚیہِ چھِ پَنٕنۍ یِم لِمِٹٕز چھِ تِمو نیٚبَر چھِنہٕ نیرُن کینٛہہ تِنہٕ مطلب پَنٕنۍ لِمِٹٕز چھِ کَرٕنۍ سٮ۪ٹ تہٕ بیٚیہِ چھِ پرٛٮ۪کٹِس کَرٕنۍ پرٛٮ۪کٹِس پرٛٮ۪کٹِس پرٛٮ۪کٹِس ییٖژاہ تُہۍ کٔرِو تہٕ تیوٗتاہ گٔژھِو مطلب زیادٕ یہِ گٔژھِو اٮ۪کٕسپیٖرَنسٕڈ گٔژھِو زیادٕ تیوٗتاہ ہیٚکِو زیادٕ اَصٕل پٲٹھۍ یہِ کٔرِتھ بیٚیہِ چھِ پیشَنٕس چھِ مَسٹ آسان مطلب یہِ چھِنہٕ گژھُن کینٛہہ پینِک چھِںہٕ کَرُن کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ وَنان مطلب پرٛٮ۪تھ کٲنٛسہِ یِم تہِ مطلب سیٖنیٲرٕز آسَن تِمَن نِش نِیِو سا اٮ۪کٕسپہٕ مطلب اٮ۪ڈوایس بیٚیہِ پَنٕنۍ یُس سُہ آسہِ کوچ تٔمِس نِش تہِ چھِ آسان اٮ۪ڈوایس نِنۍ اٮ۪کچُلی چھِنہٕ کانٛہہ وایلیٹ کَرٕ وۄنۍ اگر کَرَن تہٕ تٔمِس چھِ جَنرٔلی کَران پَتہٕ آوُٹ آف دَ گیم